اسلام علیکم تُہۍ چھِوا اسلام آباد کیبہِ پٮ۪ٹھ مےٚ چھُ گژھُن ٹرٛینہِ منٛز یور شہر تُہۍ ہٮ۪کوا مےٚ رٲژ ہٕنٛز اَکہِ بَجہِ یور ییٚتہِ پِک اپ کٔرِتھ بہٕ چھَس کۄل کۄلگامہِ ٹٲنٛگۍ پورِ پٮ۪ٹھ تُہۍ ہٮ۪کوا مےٚ ییٚتہِ پٮ۪ٹھ اِسلام آباد واتنٲیِتھ بہٕ آسہوتۄہہِ پیاران ساڈِ بَہہ جامع مسجد نِش ییٚتھ ٹٲنٛگۍ پورِ پِیاران تہٕ تُہۍ ہٮ۪کوا مےٚ ییتہِ پٮ۪ٹھ اِسلام آباد نِتھ مےٚ چھِ کٲم اَہم اِکہِ بَجہِ چھُ مےٚ ٹرین اِسلام آباد بہٕ کَرٕہو لوکیشن واٹٕس اپس پٮ۪ٹھ سۄ گٔیے تُہٕنٛز بٔڑ میہربٲنی مےٚ چھِ واریاہ ضروٗری کٲم تَتہِ